یُس اَسہِ پَنٕنۍ مطلب زَبان چھِ سُہ چھِ اَسہِ کَشمیٖری زبان مطلب برونٛہہ ٲسۍ مطلب سٲری مطلب بُزَرگ ٲسۍ مطلب تِم تہِ ٲسۍ زیادٕ تَوَجہ دِوان شُرۍ ٲسۍ ہیٚچھناوان تٔہٕنٛدۍ شُرۍ ٲسۍ ہیٚچھناوان أسۍ تِم ٲسۍ ہیٚچھناوان شوقہٕ سان مطلب پَنٕنۍ یُس سٲسۍ کٲشِر زَبان چھِ مگر وَقتہٕ سۭتۍ سۭتۍ بَدلیو واریاہ کیٚنٛہہ مطلب نَیہِ نَیہِ لنٛگویجٕز آیہِ نَیہِ نَیہِ زَبان آیہِ دُنیاہَس منٛز آز اَگر أسۍ وٕچھو آز چھِ چھِ مطلب زَبٲنۍ زَبٲنۍ شُرۍ چھِ آسان تِمَن چھِ أسۍ آز اُردو کَرُن ہیٚچھناوان گۄڈٕ پَتہٕ یُتھٕے تِم پانٛژھ شےٚ وُہٕرۍ چھِ گژھان پَتہٕ چھِ أسۍ تِمن اِنگلِش ہیٚچھناوان اردو چھِنہٕ آزٕ ہیٚچھنانٕے أسۍ لٕکھ کہِ بٔلکہِ نہ چھِ اَسہِ یہِ پَنٕنۍ زبان یہِ اَسہِ پَنٕنۍ کٲشِر زبان اَسہِ پَزِ گۄڈٕ اگر بَچہِ چھُ زٮ۪وان گۄڈٕ پَزِ اَسہِ تٔمِس یِہے زبان وَنٕنۍ مطلب تِکیٛازِ یہِ چھِ اَسہِ پَنٕنۍ یہِ چھِ اَسہِ ماجہِ زَبان پنٕنۍ مگر آز چھُنہٕ یہِ گَژھان کِہیٖنۍ تہِ نہٕ أسۍ چھِ دَپان مطلب مول موج سوچان کہِ شُر گَژھِ مطلب ییٚمِس گَژھِ ترقی مِلٕنۍ اَگر یہِ مطلب اِنٛگلِش ہیٚچھ اُردو ہیٚچھ یا برونٛہہ کَنہِ مطلب بیٚکِس اَگر یہِ بیٚکِس جایہِ گژھ مطلب عزت بَچٲیِتھ مَگر اَسہِ اَسہِ پَزِ گۄڈٕ سونٛچُن کہِ نہ گۄڈٕ چھِ اَسہِ پَنٕنۍ زَبان بہٕ أسۍ چھِنہٕ بہٕ چھَس نہٕ وَنان کیٚنٛہہ مطلب اَسہِ پَزِ ہر کانٛہہ زَبان ہیٚچھِںۍ مطلب کَشمیری تہِ اُردو تہِ اِنگلِش تہِ پٔرشن تہِ عربِک تہِ کٕژاہ زَبان چھِ آز مَگر گۄڈٕ گۄڈٕ گژھِ مین فوکَس گَژھِ آسُٕنۍ پَنُن کَشمیٖری زَبانہِ پٮ۪ٹھ کیٛاز بہٕ ون اَسہِ چھِ اَتھٕے سۭتۍ پَنُن چھُ اَسہِ اَسہِ چھِ امی سۭتۍ چھِ أسۍ پرزناونہٕ یِوان کہِ أسۍ چھِ کٲشِر یُس کَشمیری زَبان یُس کٲشُر چھِ کَران تیٚلی چھِ یِم چھِ کٲشِرۍ اَگر اَسہِ تہِ لوگ اردو کَرُن تیٚلہِ کیٛاہ فرق روزِ اَسہِ تہِ بَٹن منٛز اَسہِ چھِ ذہنَس منٛز کہِ نہ اَسہِ چھِ کٲشِر زَبان زیادٕ دیُن فوکس مطلب اَسہِ زیادٕ فوکَس تھاوُن بیٚیہِ مطلب واریاہ اگر أسۍ وٕچھو آز چھِ کَشمیری زَبان واریاہ زیادٕ پہَتھ گٔمٕژ حَدٕ کھۄتہٕ زیادٕ مطلب آز چھِ أسۍ زیادٕ دِوان مطلب اہمیت اردوس اِنٛگلِشس باقیَن زَبانن تہٕ أسۍ چھِ دَپان نہ اَگر أسۍ کٲشُر کَرو بیٚکِس جایہِ یِم دَپَن یِمَن چھنہٕ پَیی کیٚنٛہہ مگر نَہ یہِ چھِ اَسہِ پَنٕنۍ غَلط سونٛچ کٲشُر کَرنہٕ سۭتۍ چھِنہٕ أسۍ لکٕٹۍ باسان کِہیٖنۍ تہِ نہٕ بٔلکہِ مےٚ چھُ باسان کہِ أسۍ چھِ لَکٕٹۍ باسان تیٚلہِ ییٚلہِ أسۍ پَنٕنۍ زَبان کَرو مٔشتی اَسہِ پَزِ ہمیشہِ پَنٕنۍ زَبان تھاوٕنۍ یاد